وعلیکُم سلام اَصٕل پٲٹھۍ مےٚ چھِ کٕنٕنۍ کیٛازِ تۄہہِ چھَوا ہیٚنۍ اَدٕ کیٚنٛہہ چھُ نہٕ پگاہ ؤسۍزیٚو تہٕ نیٖزیٚو اَدٕ کیٚنٛہہ چھُ نہٕ اَد سا اَدٕ سا